اَسَلامُ علیکُم وعلیکُم السلام آ ہیٚلو وعلیکُم سَلام اسلامُ علیکُم اَہَن حظ رِزوان اَہَن حظ اَہَن حظ بِلکُل آ اَسہِ چھِ گٲڑۍ حظ کٕنٕنۍ آ اَسہِ اَسہِ ٲسۍ سۅ اَپ لوڈ حظ کٔرمٕژ آ ماڈَل چھِ یہِ زٕ ساس پنٛداہ حظ بِلکُل آ آ زٕ ساس پَنٛداہ اَہَن حظ بِلکُل بِلکُل تُہۍ کٔرۍزیٚو مےٚ فون تہٕ بہٕ سوزٕ تۄہہِ پٮ۪وٕ پَتہٕ بِلکُل آ آ تُہۍ وُچھِو برٛونٛٹھٕ کَنٮ۪تھ گٲڑۍ سورُے آ سُہ وُچھُو تُہۍ سورُے تَتی یَن گٲڑۍ چھِ واریاہ بہتریٖن کَنٛڈِشَن منٛز چھِ اَصٕل مایلیج تہِ چھےٚ واریاہ اَصٕل دِوان ڈاکیٛومینٛٹ تہِ چھِ بیٚیہِ سٲری ٹایَر وایر چھِ سٲری او کے آ برٛونٛہہ کَنہِ چھِ ضروٗری نظر دِنۍ برٛونٛٹھٕ کَنہِ دِیِو تُہۍ آرام اَصٕل پٲٹھۍ نظر بہٕ کَرٕ تۄہہِ کال لوکیشَن وَنہٕ بہٕ تہٕ تُہۍ کٔرِو تُہۍ آ ٹھیٖک گٲڑۍ چھےٚ واریاہ بہتریٖن واریاہ اَتھ چھِ واریاہ کَسٹمَر اَسہِ یِوان آ اَصٕل واریاہ اَصٕل گَٲڑۍ چھِ تُہۍ کٔرۍزیو مےٚ کال تہٕ بہٕ وَنہٕ تۄہہِ لوکیشَن ٹھیٖک حظ چھُ ٹھیٖک او کے سلام علیکُم